اَسہِ اوٚن ؤری برٛونٛٹھ فِرٛج یُس واریاہ زیادٕ اصٕل کمپٔنی ہُنٛد اصٕل پرٛوڈکٹ چھُ اَسہِ تھوٚو تَتھ منٛز قۄربان ماز یَتھٕ زٕ ترٛےٚ رٮ۪تھ درٛاے اَسہِ کٔر واریاہ سہوٗلِیت آے اَسہِ یِنہٕ پٮ۪ٹھ اَسہِ یہِ فِرٛج چھُ اوٚنمُت چھِ واریاہ زیادٕ اصٕل پرٛوڈکٹ اَسہِ چھِ اَسہِ چھِ وارِیاہ زیادٕ آرام اَسہِ کوٚر واریاہ زیادٕ آرام تَنہٕ پٮ۪ٹھ یَنہٕ پٮ۪ٹھ اَسہِ یہِ اوٚن اَسہِ چھِ تھاوُن اتھ منٛز ماز واز دۄد وۄد سیُن ویُن تھاون سورٕے یَتھ أسۍ واریاہ ٹایِم چھُ نیران اَسہِ یہِ چھُ واریاہ زیادٕ اصٕل پرٛوڈٮ۪کٹ اَسہِ تَنہٕ پٮ۪ٹھ کوٚر اَسہِ آرام یَنہٕ پٮ۪ٹھ یہِ اَسہِ اوٚن یہِ چھُنہٕ خراب وراب گَژھان کِہیٖنۍ اَسہِ اَسہِ اوٚن نہٕ یہِ چھُنہٕ بیٚیِس بیٚیِس فرٛجِک پٲٹھۍ کیٚنٛہہ یُس آ یُس خراب گَژھِ یَتھ مُشُک وُشُک یی یہِ چھُ واریاہ زیادٕ اصٕل فرٛج بیٚیہِ چھُ اَسہِ اوٚنمُت دوٚیِم چھُ اَسہِ اوٚنمُت واشِنٛگ مِشیٖن یَس یہِ زِ ؤری برٛونٛٹھ چھِ أنِمٕژ سۄ وَ چھِ واریاہ زیادٕ واریاہ زیادٕ اصٕل کمپٔنی ہُنٛد اصٕل پرٛوڈٮ۪کٹ اَسہِ کوٚر تَنہٕ پٮ۪ٹھ آرام یَنہٕ پٮ۪ٹھ اَسہِ سُہ اوٚن اَسہِ آے سہوٗلِیت وارِیاہ سُہ چھُ لگن ضوٚرَتھ ونٛدس منٛز زیادٕ تر اَسہِ أسۍ ونٛدس منٛز تِکیٛازِ ونٛدس منٛز چھُ ہُنٛدُر آب آسان یَتھ نہٕ أسۍ پَلو چھِ ہٮ۪کان چھٔلِتھ کیٚنٛہہ اَسہِ کوٚر وارِیاہ زہادٕ آرام تَنہٕ پٮ۪ٹھ سُہ چھُ نہٕ بیٚیہِ مِشیٖنہِ ہِنٛدۍ پٲٹھۍ آواز کَران کیٚنٛہہ آے سُہ چھُ واریاہ زیادٕ اصُل پرٛوڈٮ۪کٹ ادٕ تتھ درٛاے زٕ ؤری سُہ تتھ اَسہِ کوٚر وارا زیادٕ آرام ترٛیٚیِم پرٛوڈکٹ چھُ گیٖزر یُس اَسہِ یُس اَسہِ ژور ؤری ترٛےٚ ؤری برٛونٛٹھ چھُ اوٚنمُت سُہ چھُ وارا زیادٕ اصٕل پرٛوڈکٹ اصٕل کمپٔنی ہُنٛد اَسہِ کوٚر وارا زیادٕ آرام آو اَسہِ تَنہٕ پٮ۪ٹھ سہوٗلِیت آے یَنہٕ پٮ۪ٹھ اَسہِ سُہ اوٚنمُت چھُ تِکیٛازِ وُشُن آب چھُ لگان کمزورن ہٕن خٲطرٕ یِم نہٕ ہُنٛدرِ آبہٕ سۭتۍ سران وان پَلو وَلو چھِ ہٮ۪کان چھٔلِتھ کیٚنٛہہ سُہ سُہ چھُ لگان ونٛدس منٛز زیادٕ تر ضوٚرَتھ اَسہِ چھِ ونٛدس منٛز چھُ ہُنٛدُر آب آسان ییٚمہِ ز ییٚمہِ زن ییٚمہِ سۭتۍ تہِ زن نہٕ پَلو چھِ ہٮ۪کان چھٔلِتھ کیٚنٛہہ یا سرٛان چھِنہٕ ہٮ۪کان کٔرِتھ کیٚنٛہہ تَنہٕ پٮ۪ٹھ کوٚر اَسہِ وارا زیادٕ آرام یَنہٕ پٮ۪ٹھ أنۍ اَسہِ سُہ اوٚنمُت چھُ سُہ چھُ واریاہ زیادٕ اصٕل پرٛوڈکٹ اصلہِ کٔمپٔنی ہُنٛد تتھ درٛاو وا تتھ درٛاو وارِیاہ ٹایِم سُہ چھُنہٕ بیٚیہِ پرٛوڈٮ۪کٹ پٲٹھۍ کیٚنٛہہ یُس زن خراب گَژھِ جلدی اَسہِ درٛاو تتھ واریاہ زیادٕ ٹایِم سُہ چھُ واریاہ زیادٕ اصٕل